اَسلامُ علیکُم آ کٕم چھُو ہیٚلو آ کیٛاہ دٔلیٖل اَچھا اَچھا اَچھا تُہۍ کٔرِو کٲم تُہۍ أنِو اَکھ أنۍ زیٚو سِنارِسٹہٕ تہٕ بیٚیہِ أنِو سِٹرِزیٖن تہٕ پگاہ یِیِو یہِ ہاسپِٹَل تہِ تٔتی کَرَو علاج ٹھیٖک چھُنا چلو آ چلو ٹھیٖک ہے یہِ گوٚو شامَس کھٮ۪ون ہۅمہِ منٛز تہِ اَکھ پھوٚل تہٕ ہۅمہِ منٛز تہِ اَکھ پھوٚل اَدٕ کیٛاہ اسلامُ علیکُم